سَنَسکرٛت چھُ بیٚیہِ چھُ ہنٛدی چھُ بیٚیہِ چھُ اردو بیٚیہِ چھُ بیٚنٛگالی بیٚیہِ چھُ آسامی بیٚیہِ چھُ ٲں کشمیٖری بیٚیہِ چھُ نیپالی بیٚیہِ چھُ مَراٹھی بیٚیہِ چھُ پنٛجابی بیٚیہِ چھُ ڈوگری بیٚیہِ چھُ گُجراتی بیٚیہِ چھُ تامِل بیٚیہِ چھُ کیٚنَڈاے چھُ بیٚیہِ چھُ منی پورۍ چھُ ملیالَم چھُ